تِم پانژھ ناو یِم زن کہِ مےٚ ہمساے چھِ ناصر احمد بٹ یاصر احمد بٹ نثار احمد ڈار مُدثر احمد مٔلِک ساحل احمد بٹ